تُہۍ ؤنۍ تو یوٚس یہِ دریاے وِشو چھِ یہِ کۭژاہ اتھ مُتعلِق دیٖتو اسہِ زانٛکٲری تہٕ بیٚیہِ ؤنۍ تو یہِ کۭژاہ خوخار چھِ بنان ییٚلہِ تۄہہِ اتھ آب چھُ زیادٕ یِوان تۄہہِ کٕمۍ سختی چھِ امہِ سۭتۍ یِوان